کشمیٖرُک اکھ مشہوٗر تہٕ بیٚیہِ یِم سٲری وَنان چھِ اکھ مشہوٗر فرٛیز چھُ یہِ زِ اَن پوش تیٚلہِ ییٚلہِ وَن پوش یہِ چھُ شیخُ العالمن ووٚنمُت اَمیُک مطلب چھُ یہِ زِ ییٚلہِ تۄہہِ کُلۍ کٔٹۍ بچٲیِو مطلب فارٮ۪شٹ بچٲیِو کُلۍ کٔٹۍ بچٲیِو ییٚلہِ کُلۍ کٔٹۍ تُہۍ صاف تھٲیِو تیٚلہِ روزن زندگی تہِ مطلب ییٚلہِ کُلۍ کٔٹۍ روزن تِم دِنۍ ہوا سُہ ہوا چَمو أسۍ أسۍ روزو زِنٛدٕ یہِ چھُ ووٚنمُت سٲنۍ پیٖرن یُس ییٚمِس وَنان چھِ شیخُ العالم تٔمۍ چھُ یہِ پرٛانہِ زامانہٕ منٛز ووٚنمُت دوٚپمُت اَن پوش تیٚلہِ ییٚلہِ ون پوش مطلب ییٚلہِ ہسا اَن چھِ اَن مطلب ییٚلہِ فارٮ۪شٹ چھِ تیٚلہِ چھِ لایِف ییٚلہِ فارٮ۪ش چھُ تیٚلہِ چھِ لایِف یہِ چھُ شیخُ العالمن ووٚنمُت تہٕ مےٚ چھِ یہِ اَمی موٗجوٗب پسنٛد تِکیٛازِ تٔمۍ چھِ یہِ کتھ تَمہِ ساتہٕ ووٚنمُت یُس وٕنۍکٮ۪س چھُ اَسہِ نیران برابر تٔمۍ چھُ ووٚنمُت تَمہِ ساتہٕ وۄنی ییٚلہِ فارٮ۪سٹ چھُ تیٚلہِ چھِ وٕنۍکٮ۪س تۄہہِ لایِف ؤنِو حظ کَمہِ آیہِ مطلب فارٮ۪سٹ آسن نہٕ کِہیٖنۍ کُلۍ کٔٹۍ آسن نہٕ کِہیٖنۍ ہَوا گژھِ نہٕ صاف کِہیٖنۍ أسۍ چَمو موٚکُر ہوا اَسہِ گَژھِ أنٛدرٕ اِنفٮ۪کشَن اَسہِ گَژھِ أنٛدرٕ کیٚنٛہہ پرٛابلِم أسۍ ہٮ۪کو نہٕ پتہٕ ہوا ووا نِتھ أسۍ گَژھو بٮ۪مار شیخُ العالمن چھُ تَمہِ ساتہٕ ووٚنمُت اَن پوش تیٚلہِ ییٚلہِ ون پوشہِ ییٚلہِ فارٮ۪سٹ چھُ تیٚلہِ ہسا چھو لایِف یہِ چھُ مےٚ باسان وٕنۍکٮ۪س پوٚز تہٕ بہٕ چھُس پرٛاوُڈ کَران مےٚ چھِ خوش آمد بہٕ چھُس تیوٗت خۄش تِکیٛازِ بہٕ چھُس کشمیٖرُک سِپیٖکر نیٹِو سِپیٖکر مےٚ چھِ کشمیٖرٕچ لنٛگویج مےٚ چھُ وارِیاہ پنٛنہِ جایہِ گَژھان وارِیاہ خۄش تِتہِ چھا بہٕ چھُس کشمیٖرس منٛز گوٚمُت پٲدٕ تِکیٛازِ کشمیٖر چھِ سۄ جاے ییٚتہِ چھُ آب و ہوا تہِ صاف ییٚتہِ چھُنہٕ پُلوٗشن تہِ نہٕ کِہیٖنۍ تہٕ شیخُ العالمن چھُ گۄڈَے ووٛنمُت دوٚپُن اَن پوش تیٚلہِ ییٚلہِ وَن پوش ییٚلہِ ہَسا جنٛگل چھُ تیٚلہِ چھُ تُہۍ مےٚ چھِ یہِ کتھ آز ننان آز مطلب تَمہِ ساتہٕ چھُ یہِ زٕ ہتھ ؤری ترٛےٚ ہتھ ؤری برٛونٛہٕچ کتھ یُس وٕنۍکٮ۪س نیران پوٚز آز چھُو تۄہہِ وٕچھان فارٮ۪سٹ چھِ ژٹان دۄہ کھۄ دۄہ چھِ بٮ۪مارِ پٮ۪وان لُکھ دۄہ کھۄ دۄہ چھِ ہسپتالن منٛز آسان لوٗک تٔمۍ چھُ تَمہِ ساتہٕ ووٚنمُت زِ کتھ یُس وٕنۍکٮ۪س پوٚز چھُ نیران یہِ پزِ ساینس دانن تہِ مانٕنۍ زِ شیخُ العالم اوس سُہ اوس خۄدا دوس تٔمۍ ووٚن تَمہِ ساتہٕ کتھ یۄس وٕنۍکٮ۪س چھِ یِمن پوٚز نیران اگر أسۍ سنو یِم تہِ پرٛانہِ زمانکیو کتھ چھِ نا ؤنۍمَژٕ تِم چھِ نیران وار وار وار وار پوٚز اَن پوش تیٚلہِ ییٚلہِ وَن پوش یہِ چھُ اکھ مشہوٗرا مشہوٗر یہِ ؤنِو تُہۍ ہر کٲنٛسہِ اَسہِ یہِ کٲشرِ زبٲنۍ یہِ چھُ اکھ مشہوٗر فرٛیز تٔمۍ چھُ ووٚنمُت اَن پوش تیٚلہِ ییٚلہِ وَن پوش ییٚلہِ ہسا جنٛگل چھُ تیٚلہِ ہسا چھو لایِف یہِ وٕچھوٗ تۄہہِ وٕنۍکٮ۪س وَن جنٛگل چھِ ژٹان أسۍ چھِ دۄہ کھۄ دۄہ دۄہ کھۄ دۄہ چھُنہٕ صاف ہوا یِوان کِہیٖنۍ تہٕ نہٕ مےٚ چھُ تیوٗت خۄش بہٕ چھُس تیوٗت خۄش تہِ یہِ چھا بہٕ چھُس کشمیٖرُک سِپیٖکر تِکیٛازِ کشمیٖر چھُ سُہ لنٛگویج یہِ چھِ تیٖژ صاف لینٛگویج مطلب لوٗکھ چھِ یَژھان أسۍ گَژھو نا کشمیٖر تہٕ بہٕ حظ چھُس تیوٗت خۄش بہٕ چھُس کشمیٖرُک بہٕ چھُس کٲشِرۍ پٲٹھۍ وَنان اکھ أکِس ہَے ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ چھُو حظ مےٚ چھُ وارِیاہ مطلب مےٚ چھُ پانس پٮ۪ٹھ فخر تہِ تہِ چھا بہٕ چھُس کشمیٖرس منٛز پٲدٕ گوٚمُت بہٕ چھُس کشمیٖرُک نیٹو سِپیٖکر بہٕ چھُ سِپیٖکر کشمیٖرُک بہٕ ہٮ۪کہٕ پگاہ کشمیٖر کہِ طرفہٕ کتھ کٔرِتھ اے بہٕ چھُس وارِیاہ خۄش